ہیٚلو

ؤنِو اہن حظ آ ؤنِو حظ کیٚنٛہہ چھُنہٕ چیٚیِو تُہۍ یِمَن دۄن دۄہَن وُشِنۍ ترٛیش تہٕ صُبحن ییٖزیو چلو شُکریہ